یوٚتَتھ تام کٲم چھےٚ رِلیٹٕڈ کامہِ منٛز چھِ یوٗجؤلی مِسٹیکٕس گژھٲنی اِٹٕس اَ اِٹٕس اَ پاٹ آف ؤرٕک تہٕ البتہ وَنہٕ بہٕ اَکھ سُچویشَن کہِ ییٚمہِ وِز مےٚ اَکھ مِسٹیک یا کیٛاہ وَنہٕ بہٕ اِٹ واز اَ مِسٹیک واریاہ بٕلنٛٹ کیٛاہ وَنہٕ بہٕ تَتھ کہِ بہٕ اوسُس جاب کَران أکِس جایہِ تہٕ تَتھ منٛز اوس ڈیٹا اوس واریاہ زیادٕ رٕلیٹٕڈ فیٖلڈٕ ڈیٹا یُس زَن أسۍ اَنان چھِ فیٖلڈَس منٛز کَلیکٹ کٔرِتھ سُہ ڈیٹا ییٚلہِ کَلیکٹ گوٚو تہٕ تَتھ میٲنۍ غلطی ٲس نہٕ سۄ حالانکہِ کینٛہہ سُہ اوس سٔروَرَس گژھان رِکاڈ آٹومیٹِکٔلی یوٗزِنٛگ این ایپ ایپ ایپہِ تھرٛوٗ چھُ گژھان رِکاڈ اَتھ سٔروَرَس پٮ۪ٹھ تہٕ ییٚلہِ سُہ لاسٹَس سُہ ڈیٹا کَلیکٹ گوٚو کَمپٔلیٖٹ گٔے ڈیٹا بیس اَکھ مٲنۍتو تُہۍ پنٛداہ ساس شُراہ ساس پوینٛٹ یِتھ کَنۍ دِم بہٕ اٮ۪کزامپٕل ہرکُنہِ پویِنٛٹَس اوس پَنُن پَنُن ڈِفرَنٛٹ آی ڈی نمبر اَکھ لاسٹَس ییٚلہِ سُہ ڈیٹا پَتہٕ کَمپایِل پیوٚ کَرُن پرٛاسٮ۪س پیوٚو اٮ۪نَلایز پیوٚو کَرُن تَتھ اوس اَکھ آوُٹ پُٹ اَکھ فارمیٹ اَکھ سُہ میپ ییٚلہِ بَناوُن پیوٚو یہِ ڈیٹا اوس پٮ۪وان سٔروَر پٮ۪ٹھ ڈاوُںلوڈ کَرُن ییٚلہِ بہٕ یہِ ڈیٹا اوسُس سٔروَر پٮ۪ٹھ ڈاوُںٛلوڈ کَران پٔر ہرکُنہِ پویِنٛٹَس یُس ڈِفرنٛٹ آی ڈی گژھِ ہا یُن وایَہَن پویِنٛٹَن مٮ۪کزِمَم پویِنٛٹَس اوس یِوان سیم آی ڈی سُہ سیم آی ڈی کیٛاہ اوس یِوان سُہ اوس سٔروَر اِشوٗ مگر مےٚ باسیو تَمہِ وِز کہِ یہِ ما کوٚر مے غلط مگر ییٚلہِ مےٚ پَتہٕ سُہ اَصٕل پٲٹھۍ سورُے کینٛہہ اٮ۪نَلایز کوٚر اَصٕل پٲٹھۍ وٕچھ مےٚ کہِ پَتہٕ نَنیو مےٚ کہِ یہِ چھِنہٕ میٛٲنۍ پرٛابلِم کینٛہہ تہٕ پَتہٕ کوٚر مےٚ کَنٹیکٹ ییٚمہِ سُنٛد سُہ سٔروَر وغیرہ اوس ایپہِ ہُنٛد ڈٮ۪ولَپَر تٔمِس سۭتۍ کوٚر مےٚ کَںٹیکٹ تٔمِس ووٚن مےٚ یِتھ کَنۍ یِتھ کَنۍ چھُ اِشوٗ اَسہِ کٔر کٲم اَصٕل پٲٹھۍ سٲنِس اٮ۪نڈَس پٮ۪ٹھ چھَنہٕ کٕہٕنۍ تہِ پرٛابلِم مگر یُس یہِ ڈیٹا کَلیکٹ چھُ گژھان سٹور چھُ گژھان سٔروَرَس پٮ۪ٹھ اَتھ پٮ۪ٹھ چھُ کیٛاہ تام کوڈِنٛگ اٮ۪رَر تَمہِ کوڈِنٛگ اٮ۪رَر کہِ وجہ سۭتۍ چھُ یِمَن یِم یِم پارسَل أسۍ کَلٮ۪کٹ چھِ کَران تَتھ چھُ یِوان سیم آی ڈی مگر سُہ سیم آی ڈی گوٚژھ نہٕ یُن کینٛہہ سُہ بَنہِ پرٛابلٕمیٹِک بروںٛہہ کُن کیٛازِکہِ اگر أسۍ سیم آی ڈی آو تِم گژھن نہٕ پانہٕ ونۍ ڈِفرنشنٛٹ کِہیٖنۍ کوٚس بِل کُس پویِنٛٹ کَتٮ۪ن چھُ سُہ سمجوو مےٚ پَتہٕ اَصٕل پٲٹھۍ حالانکہِ تٔمۍ کَرےیو گۄڈٕ گۄڈٕ تھوڑا بہت جہل کَریو تٔمۍ تٔمۍ دوٚپ ہے نہ یہِ چھَنہٕ میٛٲنۍ غلطی کینٛہہ یہِ چھو تُہٕنٛزٕے غلطی تۄہہِ چھو نہٕ اَصٕل پٲٹھۍ یہِ کوٚرمُت ہُہ یہِ کِہیٖنۍ مگر آرام سان سمجوو سُہ پَتہٕ تٔمِس ووٚن مےٚ یِتھ کَنۍ یِتھ کَنۍ اگرَے سٲنی غلطی آسہِ ہا تیٚلہِ ییہِ یہِ پرٛابلِم گژھِ ہہ نہٕ کینٛہہ مگر تٔمۍ سَمُج الٹٕمیٹلی کہِ پَتہٕ نہ ٹھیٖک چھُ یہِ چھِ سٔروَرسٕے پٮ۪ٹھ کیٛاہ تام گڈبڈ گوٚمُت تٔمۍ وٕچھ سُہ پانہٕ تہِ پنٛنہِ اٮ۪نڈٕ پٮ۪ٹھ تہٕ مگر الٹٕمیٹلی تٔمۍ کٔر سۄ پرٛابلِم پَتہٕ ٹھیٖک وِدِن نو ٹایم تھوڑا بہت ٹایم لوٚگُس تہٕ اَلٹٕمیٹلی ووٚن تٔمۍ کہِ لاسٹَس کوٚر تٔمۍ اٮ۪کنالیج دوٚپُن نہ یہِ چھےٚ میٛٲنی مِشٹیک تُہِنٛدِ اٮ۪نڈ پٮ۪ٹھ چھَنہٕ کٕہٕنۍ تہِ غلطی